یہِ حظ یہِ گۄہ آبَس سۭتۍ رَلٲیِتھ پَتہٕ حظ چھِ چھَکھ نہٕ یِوان بَرَس بٕتھِ کَنۍ باسان اَمہِ سۭتۍ حظ چھُ یہِ چھُ یِم کیٚمۍ ویٚمۍ حظ چھِ یِم حظ چھِ ژَلان اَمہِ سۭتۍ یِم کیٚمۍ اَمہِ موٗجوٗب حظ چھُ یہِ استعمال یِوان کرنہٕ بیٚیہِ حظ چھُ اَکہِ ریٚلِجن مُطابِق اَتھ منٛز حظ چھِ دَپان یِم گاڈٮ۪س چھِ آسان لکشمی تَمہِ موٗجوٗب تہِ حظ چھِ چھکنہٕ یِوان یہِ سانہِ مُطابق حظ چھُ یہِ حظ یہِ کیٖڑا مارد استعمال سپدان تمہِ موٗجوٗب چھُ حظ یہِ استعمال یِوان کرنہٕ